میٲنۍ فیورِٹ گیم چھِ بیٹمِنٹَن تہٕ کیازِ کہِ مےٚ چھُ سُہ اَمہِ موٗجوٗب پَسند کہِ سُہ چھُ مےٚ کران تھاوان واریاہ زیادٕ کُیِک رِفلیکسٕز کران بہٕ چھُس تَمہِ سۭتۍ واریاہ مطلب سُہ چھُ دِوان مےٚ مطلب کِرکَٹ چھُس بہٕ گِندان اَلبتہ سُہ چھُنہٕ مےٚ فرورِٹو منٛز کِہیٖنۍ کیازِ کہِ سُہ چھُنہٕ اِنسانَس تھاوان سُہ سُہ چھُ اِنسانَس ڈل ٹایپ بَناوان اَگر ژٕ کِرکٹ تہِ چھُے گِندُن ژٕ چھُے دُہوے اٮ۪کٔسٹرا فُٹ بال یا تَمہِ خٲطرٕ بیٚیہِ کانہہ چیٖز گِندُن فُت بال تہِ چھِ میٲنۍ فیورِٹ گیم کیازِ کہِ أمۍ چھِ تھاوان مےٚ اوٚورآل ہٮ۪لٕتھ مطلب ماینڈ تھاوان رِفریش کہِ اَتھ منٛز چھُ پیوان واریاہ زیادٕ ؤرٕک اَوُٹ کَرٕنۍ اَتہِ ہٮ۪کھ ژٕ کیٚنہہ چیٖز کٔرِتھ تہٕ بیڈمِنٹَن چھِ چٲنۍ آی سایِٹ تہِ واریاہ زیادٕ کران اس لیے گوٚو مےٚ واریاہ کُیِک تَتھ چیٖزَس منحز تَمہِ موٗجوٗب چھُ مےٚ بیٚیہِ چھِ اَتھ پَنٕنۍ بینِفِٹٕس کہِ ژٕ چھِ خوٗن چھُ واریاہ زیادٕ تیز کران اَمہِ سۭتۍ مطلب دورُن چھُ پیوان واریاہ زیادٕ فُٹ بالَس منٛز بیڈمِنٹَنَس منٛز چھُ پیوان موٗمینٹہٕ کرٕنۍ واریاہ زیادٕ یِتھٕے پٲٹھۍ اَتھ منٛز ہٮ۪ککھ نہٕ ژٕ سُہ لیزی ٹایپ چھِنہٕ ہٮ۪کان سُہ اَتھ منٛز اِنسان سُہ بِہِتھ کِہیٖنۍ ییٚمہِ سۭتۍ پَتہٕ یُس پَتہٕ باقین فیٖلڈَن منٛز چھُ بینِفِٹ دِوان زِندگی کین باقین چیٖزَن مرحَلن منٛز چھُ مےٚ سُہ فٲیدٕ دِوان کیازِ بہٕ چھُس ہٮ۪کان پَتہٕ گوٚو سُہ کُیِک بِہٮ۪د تمن ہُند سُہ تہِ چھُنہٕ مےٚ گژھان سُہ ٹینشَن کیٚنہہ یہِ چھُ مےٚ ہٮ۪چھناوان سُہ سَکھ اوٚورآل ویل بیٖگ تَمہِ موٗجوٗب چھُ یہِ باسان واریاہ بہتر باقیو ییٚمہِ کھۄتہٕ